السلام علیکُم مےٚ وَرٲے یُس فیملی یَتھ سانِس فیملی منٛز اِنٹرَسٹ چھُ گاڈنیٚنگ منٛز تھاوان سُہ چھِ میٲنۍ بیٚنہِ تہٕ میٲنۍ مٔمی یِمن چھُ واریاہ گاڈنیٚنگ ہُنٛد شوق یِم چھِ واریاہ رٕتۍ پٲٹھۍ گاڈنیٚنِگ کران یِم چھِ یۄس اَسہِ گرِ چھِ پارَک یِم چھِ تَتھ یا وٲر چھِ سَبزی ہِنٛدۍ خٲطرٕ یا کُلۍ چھِ تِم یم اَسہِ میوٕ چھِ دِوان یِم چھِ تِمن ٹایمَس پٮ۪ٹھ آب دِوان گُڑٲے کران کھاد تراوان دوہ کران یا پارکہِ چھِ پیٚوان کَٹِنگ وَٹِنگ کَرٕنۍ یِم چھِ تَتھ کران مطلب پرٮ۪تھ کانٛہہ چیٖز چھِ یِم تَتھ ایٚولیبٕل تھاوان ٹایمَس پٮ۪ٹھ یِمن چھِ واریاہ زیادٕ اِنٹرَسٹ گاڈنیٚنِگ منٛز اۭں یِم چھِ فیٖل کران واریاہ خوشی چھِ یِم محسوٗس کران اۭں ییٚمہِ ساتہٕ یِم گاڈنیٚنِگ چھِ کران